اَسلام علیکُم ؤنِو تۅہہِ چھُو کال کٔرمٕژ اَچھا اَچھا

اَچھا اَچھا آ کیٚنٛہہ چھُنہٕ پرواے تُہۍ وٲتِو یور آ تۄہہِ میلنو آرام سان تِم أکِس بوٹَس ہٮ۪مَو تۄہہِ بہٕ لگ بگہٕ زٕ ساس رۄپیہِ وقت چھُو تۄہہِ پَتہٕ پَنٕنِس پانَس پٮ۪ٹھ پَتہٕ ڈِپینٛڈ کران آ تُہۍ ہٮ۪کِو کُنہِ تہِ ساتہٕ یور یِتھ

آ بِلکُل تُہۍ ہٮ۪کِو کُنہِ تہِ ساتہٕ یوٚتَتھ یِتھ مےٚ کَریومو تۄہہِ پَنٕنۍ کِنۍ واریاہ تہٕ مَگر اَتھ ہٮ۪کہِ نہٕ کِہیٖنٛۍ ؤنِتھ تۄہہِ تِکیٛازِ تۄہہِ چھُو دۄہَس خٲطرٕ ضروٗرتھ اَمہِ حِسابہٕ روزنو تۄہہِ زٕ ساس رۄپیہِ روزنو تۄہہِ آ آ ٹھیٖک چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ وٲتِو یور تہٕ تۄہہِ میلنو بوٹ ییٚتہِ نہَ نہَ تُہۍ ؤنِو بیٚیہِ اَکہِ لَٹہِ ٹھیٖک چھُ بَٹہٕ وارِ دۄہ

ٹھیٖک چھُ اَدٕ سا بِہِو خداییَس حَوالہٕ